یُس یہِ سٲنۍ کٲشٕر لٮ۪نٛگویج چھِ یہِ چھِ یِوان سیوٚد پٲٹھۍ اِستعمال کَرنہٕ ییٚتہِ مِثال کیٚنٛہہ کاروبارَس منٛز کیٛاہ سا چھی ضوٚرَتھ مےٚ چھُ یہِ ضوٚرَتھ کوتاہ گَژھی یوٗتاہ ہُہ یہِ تہِ اَتھ چھِ یِوان یِتھَے کٔنۍ اَتھ چھِنہٕ ہُہ یہِ تہِ کِہیٖنۍ پرٛٮ۪تھ ساتہٕ یا کیٚنٛہہ آسہِ سٮ۪ل وٮ۪ل کَرُن کیٛاہ چھِ قۭمَتھ کیٛاہ کیٛاہ آسہِ سٮ۪ل کَرُن کیٛاہ کیٛاہ چھُس ہُہ یہِ تہِ یِتھَے کٔنۍ یِتھَے کٔنۍ چھِ یِوان سُہ یہِ کٲشٕر لٮ۪نٛگویج یوٗز کرنہٕ